وعلیکُم سلام شُکر شُکر رُبس کُن تُہۍ چھُو حظ ٹھیٖک آ بِلکُل بِکُل اہن حظ آ بہٕ چھُس سٮ۪وَن سٮ۪وَن سٮ۪وَن سیرِ بٹھ چھُ میونٕے بِلکُل بِلکُل بہٕ زانہٕ کیٚنٛہہ نہ حظ چھُ پرواے کیٚنٛہہ چھُنہٕ آ سیرِ آسن اویلیبٕل البتہ حظ وٕچھو یِم تٕرٛہ گاڑِ یِکوٹے سیرِ بٹھ منٛز نیران یِم چھِ تھوڑا حظ گژھان مُشکِلٕے تِکیٛازِ اَسہِ چھُنہٕ حظ آسان آس پاس واریاہ کَسٹمَر تہٕ اَسہِ حظ چھُ تِمن آسن یہِ گۄڈٕپٮ۪ٹھٕےتھوٚمُت اَکہِ حِساب لفظ کٔرِتھ ہے أسۍ سوزہو تۄہہِ ژورِ دۄہہِ اَکھ گٲڑۍ پٲنٛژِ دۄیی اَکھ گٲڑۍ تو یہِ ہیٚکہِ حظ پاسبٕل ٲسِتھ کہِ أسۍ سوزہو تۄہہِ مٲنۍتو بَہہ گاڑِ پگاہ پَتہٕ دۄیہِ دۄہہِ ترٛیٚیہِ دۄہہِ سوزو ژور ژور گاڑِ کٔرِتھ سوزو بہٕ تۄہہِ یہِ نا اوٚر دۄہ پیٖرِیڈ آف اکھ ہفتہٕ یا کیٚنٛہہ یہِ گژھِ سورُے یہِ نہ اچھا حظ ٹھیٖک

ٹھیٖک حظ چھُ ٹھیٖک چھُ ٹھیٖک چھُ مےٚ آو سمٕجھ اَچھا یہِ یہِ ؤنۍتہوم یہِ کۄس گرٛیڈ سیٖر آسہِ تۄہہِ ضوٚرَتھ اے گرٛیڈا بی گرٛیڈا کِنہٕ سی گرٛیڈ اچھا بہٕ ونو تۄہہِ وٕنۍکٮ۪نَس چھِ یَتھ پوینٛٹَس پٮ۪ٹھ اَکھ گٲڑۍ چھِ أسۍ سیرِ بٹھٕ منٛز چھِ نیران اکھ گٲڑۍ لگ بگ یِتھ کٲتھۍ چھِ أسۍ سَتووُہ اَٹھووُہ ساس کٕنان البتہ تِکیٛازِ تُہۍ چھُو واریاہ گاڑِ نِنہِ تہٕ پٕنٛژٕ ساس ہٮ۪کو بہٕ تۄہہِ سیرِ بٹھٕ پٮ۪ٹھ یہِ نا گٲڑۍ دِتھ البتہ کِراے آسِو پَنٕنۍ اَہَن حظ آ بہٕ چھُس اننت ناگس منٛزٕے ییٚتھی بالکُل کے پی روڈَس سایڈَس بٹھن تہٕ مےٚ کٔڑ تُہۍ ؤنۍتو یِم کور چھِ اِکزٮ۪کٹ لوکیٚشَن ؤنِو تُہۍ کور چھِ واتناونہٕ یِم اچھا پامپور پامپور تہٕ پامپور تام اگر أسۍ ڈرٛیورَن سۭتۍ کَتھ کَرو آلموسٹ اَکہِ حساب سۄ گٔے پرٛانہِ یہِ نا رٮ۪تہٕ تہِ اور سیرِ تو سے سیرِ گٲڑۍ گٔیے تِمَن دۄہَن ٲس سَستَے گژھان ژۄوُہ ساس تۄہہِ چھو پَیی تو تورٕ واتناونَس لَگے ساڑ شےٚ ساس ستھ ساس رۄپیہِ تہٕ یہِ چھُنہٕ سٲنۍ ریٹ کیٚنٛہہ یِم چھِ ڈرٛیورَن ہٕنٛز ریٹ آسان مٲنۍتو تۄہہِ واتیو لگ بگ لگ بگ واتیو تۄہہِ اکہٕ تٕرٛہ دۄیہِ تٕرٛہ ساس رۄپیہِ گرٕ گٲڑۍ پامپور تا ؤلِو کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ تٕرٛہ ساس چھُ گوٚو ؤلِو تٕرٛہ ساس تام ہٮ۪کو تیٚلہِ کَرٕ بہٕ کٲم کِراے تُہۍ چھُو پیی کِرایَس منٛز کِراے منٛز ہٮ۪کہٕ نہٕ بہٕ کٔرِتھ کیٚنٛہہ تِکیٛازِ سُہ چھُ ڈرٛیورَن آسان سُہ چھُ آسان یہِ نہ ٹِپر والٮ۪ن ہٕنٛز البتہ اگر بہٕ پنٛژٕہے ساس گٲڑۍ ہٮ۪کو تۄہہِ دِتھ بہٕ دِمو تۄہہِ رۄپیَس ترٛوٚوُہ ساڑ ترٛوٚوُہ ساس دِمہو تۄہہِ بہٕ گٲڑۍ چھُنَہ ٹھیٖک آ پَتہٕ اگر تِم شےٚ ساس یا ساڑ شےٚ ساس رۄپیہِ ہیٚنو کِراے تہٕ سُہ سُہ تہِ ہیٚکہٕ بہٕ کَرنٲیِتھ تو اِنشاء اللہ گژھیو تۄہہِ تٕرٛہ ساس تٕرٛہَن ساسَن منٛز گٔژھٕو تۄہہِ آسٕنۍ گٲڑۍ برابر پَامپر البتہ گاڑِ ہٕنٛز یۄس سی سیرِ ہِنٛز کالٹی چھِ تِژھ گٔژھوٕ نہٕ تۄہہِ پوٗرٕ کٔشیٖرِ منٛز کُنہِ جایہِ مِلٕنۍ حظ ٹھیٖک بِلکُل بِلکُلٕے کُنہِ کٔشیٖرِ منٛز مِلوٕن تۄہہِ کُنہِ جایہِ تِژھ چھُس بہٕ گٮ۪رنٹی تۄہہِ دِوان چھُنَہ حظ ٹھیٖک اِنشاء اللہ اِنشاء اللہ تُہۍ باسیو تہٕ مےٚ کٔرۍزیو آ پیمٮ۪نٛٹ پیمٮ۪نٛٹ کٔرۍزیو تُہۍ یُتھٕے گٲڑۍ واتِوٕ تۄہہِ تَمہِ پَتہٕ کٔرۍزیو پیمٮ۪نٹ تِکیٛازِ تۄہہِ چھُو پانَے دپان رِشتہٕ چھُ برونٹھ کُن تھاوُن تہٕ اِنشاء اللہ گٲڑۍ سوزٕ بہٕ پَت کٔرۍزیو تُہۍ پیمٮ۪نٛٹ کیٛاہ آسہِ البتہ یُس ڈرٛایور آسہِ تٔمِس پیٚیوٕ چاے دِنۍ تِکیٛازِ کٲم چھُ گۄڈٕنِچ کٲم چھِ تٔمِس پیٚوٕ چاے تہِ دِنۍ آ خرچٲیزیو تھوڑا بہت تہٕ باقٕے چھُ ؤلِو حظ ٹھیٖک چھُ ٹھیٖک چھُ اچھا حظ اچھا حظ بِہِو وعلیکُم سلام